السلامُ علیکُم یُس زَن یہٕ لیٖگل سِسٹَم چھُ أسۍ کِتھ پٲٹھۍ بَچاوہوکھ پَنٕنۍ شیہری تِم کِتھ پٲٹھۍ تھاون یِمن پانہٕ ؤنۍ بیٚیہِ یُس یہٕ کرٛایِم ریٹ چھِ یہٕ کِتھ پٲٹھۍ ہیٚکہٕ ہون أسۍ ڈیٖل کٔرِتھ یہٕ کِتھ پٲٹھۍ ہیٚکہٕ ہون أسۍ رُکٲیِتھ گۄڈٕنیٚتھ وٕچھو أسۍ أسۍ کِتھ پٲٹھ تھاوو یِمَن پَننٮ۪ن لُکَن دَرمِیان یُس زَن اَمیُک یُس مین پوٚیِنٛٹ چھُ سُہ چھُ غٔریٖبی کیازکہِ یِم لُکھ غٔریٖب چھِ آسان تِم چھِ ہیٚکان کینٛہہ تہِ کٔرِتھ پونٛسو باپَتھ یُس سون لیٖگَل سِسٹَم چھُ سٲنۍ سرکار چھِ تِمَن پَزِ پرٛٮ۪تھ کُنہِ غٔریٖبَس تام واتُن تِمَن کیاہ نیٖڈ آسہِ کٕم وُجوٗہات آسَن یِم تِم ضروٗری آسَن سٲنۍ سرکار اگر تِمن تانۍ واتہِ تِم ہیٚہ پِرٛژھَن تِمن کہِ تٕہٕنٛز مانٛگ کیاہ چھِ یُس تِہِنٛز زَن بیسِک نیٖڈٕس چھِ تِم کَرَن فُلفِل سَرکار ییٚمہِ سۭتۍ أکِس سَماجَس منٛز لُکَن دَرمِیان اَکھ اَمَن روزِ پانہٕ ؤنۍ روزیٚکھ ساںپتھ کیازکہِ غٔریٖبی چھِ وارِیاہ کینٛہہ کَرناوَن اِنسانَس لُکَن پَزِ پانہٕ وٲنۍ سانٛپتہِ سان بِہُن تہٕ بیٚیہِ یُس کرٛیِم ریٹ چھِ ییٚمیُک اَکھ وَجہ چھِ غٔریٖبی یُس زَن پونٛسو باپَتھ کینٛہہ تہِ کَرنایہٕ أکِس اِنسانَس یہٕ کِتھ پٲٹھۍ کَرہون أسۍ وۄنۍ حَل یِمو یہِ چھ اَکھ غٔریٖب کیازکہِ غٔریٖب یُس آسہِ سُہ کِتھ پٲٹھۍ کَرِ پَنٕنۍ بیسِک فُلفل نیٖڈٕس تہٕ تِم چھِ پونٛسہٕ اَگر سَرکار واتہِ پرٛٮ۪تھ کُنہِ تانۍ لیٖگل سِسٹم واتہِ تہٕ أسۍ ہیٚکو تِمن غٔریٖبَن پِرٛژھِتھ تِہِنٛز مانٛگ کیاہ چھِ تِم کیاہ چھِ چاہان تِمَن چھَ کانٛہہ یہٕ ضروٗرَت کانٛہہ یُس أسۍ ہیٚکو فُلفِل کٔرِتھ تَمہِ سۭتۍ ہیٚکہِ کرٛایِم ریٹ ڈاوُن گٔژھِتھ واریاہ کیازِکہِ زیادٕ چھِ نَیِنٹی پٕرسَنٛٹ لُکھ چھِ پونٛسو باپَتھ کَران سرکارَس پَزِ تِمن سۭتۍ سانٛپت تھاوٕنۍ پتہٕ پِرٛیژھُن تِمن کہِ تُہُۍ کیاہ چھُ چاہان بیٚیہِ روزِ تَمی سۭتۍ روزِ شہرَس منٛز أکِس گامَس منٛز روزِ تَمی سۭتۍ اَمَن تَمے سۭتۍ روزَن بایی چارَس منٛز أکِس منٛز یہِ چھُ اَمیُک اَکھ مین پوٚیِنٛٹ